وعلیکُم اسلام تُہۍ چھِو ٹھیٖک آ الحمدللہ آ بہٕ چھُ دُکانسٕے پیٚٹھ آ ؤنِو آ بِلکُل تُہۍ ؤنِو کتھ سایزس منٛز چھُو تۅہہِ ضروٗرت تہٕ پَتہٕ وُچھٕ بہٕ پانےَ آ ؤنِو تُہۍ تۄہہِ مطلب کیٛاہ کٔژ چھِو نِنۍ کَتھ ساٮ۪یزَس منٛز چھَو نِنۍ پَتہٕ وُچھو تُہۍ ؤنِو تُہۍ تام اۭں ٹُونٹی پٔرسنٛٹ تام ہیٚکو مطلب آف دِتھ تُہٕنٛدۍ پٲٹھۍ زیادٕ کھۄتہٕ زیادٕ پَتہٕ کۭتِس چھِو تُہۍ اَگر پانَس خٲطرٕ چھُو نیُن مطلب کَتھ ٹایپَس پیٚٹھ تۄہہِ اَگر پانَس خٲطرٕ چھُو نیُن کَتھ ٹایپَس پیٚٹھ چھُو تۄہہِ نیُن آ ٹھیٖک حظ چھُ تُہۍ ییٖزیٚو تیٚلہِ دُکانَس پیٚٹھ یِتھٕ کٔنۍ مطلب اَگر تۄہہِ فینسِنٛگ چھُو نیُن تیٚلہِ ہیٚکہِ سُہ گٔژھِتھ تھوزنٛڈ علاوٕ مطلب ساسہٕ علاوٕ ہیٚکہِ سُہ گٔژھِتھ یِم سٔپوٚٹٕس چھِ تُم ہیٚکن تھوزنٛڈ مطلب ساس کَم تہِ گٔژھِتھ ساس علاوٕ تہِ گٔژھِتھ یہِ آسہِ پَتہٕ آ ٹھیٖک حظ چھُ یِیِو حظ تُہۍ تیٚلہِ اَسلام علیکُم